یِم پانٛژھ کَنٹری چھِ وٲلڈَس منٛز ہِندوستان چھِ اکھ کَنٹری پاکِستان چھِ بیاکھ کَنٹری بَنگلادیش چھِ بیاکھ کَنٹری شری لَنکا چھِ بیاکھ کَنٹری اِتھٕے کٔنۍ چھِ بیاکھ کَنٹری شری لَنکاَہس وغٲر اَفغٲنِستان چھِ بیاکھ کَنٹری